اگر کَنٹریٖزَن ہٕنٛز کتھ کرو یِم اسہِ کنٛٹریز چھِ تَتھ مَنٛز چھِ اِنڈیا یِوان اکھ کَنٹری بَنٛگلادیش یِوان بیاکھ کَنٹری پاکِستان یِوان بیاکھ کَنٹری شریلَنکا یِوان بیاکھ کَنٹری یِتھے کنۍ چھِ اَسہِ بیاکھ کَنٹری اَفغٲنِستان یِوان بیاکھ کَنٹری نیپال یِوان بیاکھ کَنٹری